وَعلیکُم اسَلام اَسلامُ عَلیکُم آ بِلکُل حظ تُہۍ کٕم حظ چِھو اچھا ٹھیٖک زاہِد صٲب اچھا ٹھیٖک ٹھیٖک بِلکُل بِلکُل ٹھیٖک تُہۍ چھِو حظ ٹھیٖک خٲرٕے اوسوا

ٹھیٖک ٹھیٖک

ٹھیٖک ٹھیٖک ٹھیٖک وۅنۍ کیٛاہ چھِو تُہۍ یژھان پرٕٛژھُن حظ

تُہۍ کیٛاہ تۅہہِ کٍتِس چھُو اتہِ حظ جمع یہِ اکھ کِلوٗ اکھ کِلوٗ کٔہۍ چھِ دِوان تُہۍ ڈی اے پی کھاد کٔہۍ دِوان چھِو تُہۍ کِلوٗ اکھ ہتھ ترٛےٚ رۅپیہِ ہُوے ایرو پواینٛٹ ایٚکسٹرا کٔژھ چھِو دِوان تُہۍ

اسہِ چھِ دِوان یُس حظ أسۍ چھِ دِوان ڈی اے پی کھاد أسۍ چھِ دِوان ترٕٛہ رۅپیہِ کِلوٗہس کٔہۍ چھِ دِوان ترٕٛہ رۅپیہِ حظ دِوان کِلوٗ ترٕٛہ رۅپیہِ آ آ تہٕ اَلبَتہٕ سٲنِس منٛز آسہِ پیٚوان مِلاوَٹھ آسہِ نہٕ سٲنِس منٛز بِلکُل پیٛوٗر پیٛوٗر کھاد حظ پیٛوٗر کھاد تُہۍ کٔرِو تُہۍ ہیٚکِو تَتھ چیک تہِ کٔرِتھ حظ تَتھ پیٚٹھ نیرِنہٕ کانٛہہ مِک مِکسٕڈ مِکٕس مِکٕس نیرِ تتھ منٛز کیٚنٛہہ حظ آ بِلکُل تی وَنان چھِوٕ ہُہ باغہ دوا اَلبہ فایِن حظ سُہ چھُ دِوان اَسہِ تُہۍ کٔژِ بجہِ اوس ییُن یورٕ کٍتِس حظ کٍتِس حظ پانٛژھ ہَتھ لیٖٹر نہٕ أسۍ چھِ دِوان أسۍ چھِ دِوان رۅپیہِ دَہ وُہ عَلاوٕ مگر مےٚ ووٚن حظ سون مِٹیریل یُس سون پرٚوڈکٹ چھُ یہِ بِلکُل صاف اتھ منٛز چھِ کالٹی ہٕنٛز دِمہو تۅہہِ بہٕ گارنٹی دۅشوے چیٖزن ہٕنٛز اَہَن حظ

ہَے بِلکُل حظ بِلکُل بِلکُل حظ بِلکُل بِلکُل بِلکُل صحت سٲنِس پرٛوڈکٹس بِلکُل بِلکُل ؤنِو ؤنِو تُہۍ چھُوا تُہۍ چھُوا بَلکس منٛز تُلن چَلو چَلو چَلو ٹھیٖک چھُ تُہۍ یِیِو بہٕ دِمہو تۅہہِ ایٚڈرس تُہۍ یِیِو بہٕ دِمہو تۅہہِ وۅنۍ بہٕ چھُسے ونان زٲہد صٲبن چھُ میٛون نَمبر دیُتمُت زٲہِد صٲبَس پیٚٹھ دِمہو تۅہہِ بہٕ تھوڑا ڈِسکوٗنٛٹ تہِ یہِ چھَنہٕ پتاہ تُہۍ یِیِو تُہۍ وُچھِو تمٔۍ سُنٛد کھاد تہِ چلو وۅنۍ ییٚلہِ تُہۍ وَنان چھِوٕ تۅہہِ دِمہو بی بی کھاد دِمہو تُہۍ ژوٚوُہ رۅپیہِ حِساب کٔرِتھ تہٕ ہُہ دِمہو تۅہہِ پانٛژِ ہَتہِ حِساب حظ نہَ نہَ نہَ پیٚٹھٕ چھُ اسہِ پانس سُہ چھُ اَسہِ پانہٕ پیٚوان پانٛژ ہَتھ ژور ہَتھ نَمتہ مٔلۍ تۅہہِ کِتھٕ پٲٹھۍ دِمہو پانٛژھ ہَتھ پانٛژھ ہَتھ بۅن حظ ژوٚوُہ رۅپیہِ بِلکُل بِلکُل سٲنِس پرٛوڈکٹس منٛز آسَن نہٕ کانٛہہ مِکٕس آسہِ نہٕ کانٛہہ مِکسِنٛگ آسہِ نہٕ بِلکُل چھُ صاف سون پرٛوڈیکٹہٕ ییٚلہِ تُہۍ مِکسِنٛگ نیروٕ ییٚلہِ تُہۍ مِکسِنٛگ نیروٕ تُہۍ أنۍزیٚو واپس مےٚ بہٕ دِمہو تۅہہِ بہٕ کرہو تۅہہِ رِفنٛڈ بِلکُل حظ بِلکُل بِلکُل آ بِلکُل کیٚنٛہہ چھُنہٕ پرواے تُہۍ ییٖزیٚو تہٕ بہٕ کٔرہو تۅہہِ واٹٕس ایپس پیٹھ ایٚڈرَس سینٛڈ تہٕ تُہۍ ییٖزیٚو پَتہٕ کرو أسۍ ییٚتی کَتھ چَلو شُکریہ اَسلامُ عَلیکُم